مےٚ حظ چھُ مَطلَب واریاہ پَسَنٛد گَژھان یہِ مَطلَب کانٛہہ چیٖز آسہِ پَتہٕ آسہِ مےٚ أنٛدۍ پٔکۍ چاہے گَرِکۍ آسہِ نا چاہے مَطلَب ہمساے کانٛہہ تہِ رِشتہٕ دار آسہِ یا چاہے کانٛہہ تہِ ویٚس آسہِ یا چاہے کانٛہہ تہِ گَریُک بٲژ آسہِ یا یُس مےٚ پانَس چیٖز آسہِ اگر مےٚ مَطلَب اَکُے چیٖز آسہِ بہٕ چھَس تتھ مَطلَب نٮ۪صف کَران تٔمِس بیٚیِس انسانَس دِوان یُس مےٚ برٛونٛٹھ کَنہِ آسہِ یُس مےٚ أنٛدۍ پٔکۍ آسہِ گَرِکۍ آسنَما مَطلَب ہَمساے آسنَما یار دوس آسنَما بہٕ چھَس تِمن تہِ دِوان مےٚ چھُ گَژھان پَسَنٛد یی تِمن سۭتۍ سۭتۍ کھیٚوان رَلہٕ میٖلِتھ کھیٚوان نہَ کہِ کُنی زٔنۍ پَتہٕ آسہِ کانٛہہ چیٖز پَتہٕ وُچھان بہٕ اوٚرٕ کانٛہہ یِوان تہٕ بہٕ تھاوٕ کھٔٹِتھ مَطلَب تہِ ہن چھُ نہٕ مےٚ پَسَنٛد کیٚنٛہہ بہٕ کھیٚمہٕ کانٛہہ چیٖز پانَس بیٛاکھ کھیٛاوٕناوان نہٕ کیٚنٛہہ مےٚ آسہِ کانٛہہ چیٖز پانَس اَتھِ پَتہٕ یی اورٕ کانٛہہ بہٕ تھاوٕ کھٔٹِتھ بہٕ دَپہٕ یہِ گَژھِ نہٕ وُچھُن کیٚنٛہہ أمِس دِمہٕ نہٕ بہٕ کیٚنٛہہ ژوٗرِ تھاوٕ کھٔٹِتھ تھاوٕ تہِ ہَن چھِ نہٕ مےٚ پَسَنٛد کیٚنٛہہ بہٕ چھَس دپان یُس چیٖز مےٚ پانَس چھُ پتہٕ أنٛدۍ پٔکۍ مےٚ کانٛہہ تہِ آسیٛا یا کانٛہہ تہِ وُچھا یا کانٛہہ تہِ ییا تتھ دوران بہٕ چھَس تٔمِس تہِ سُہ چیٖز دِوان مےٚ چھُ نہٕ یہِ ہن پَسَنٛد گَژھان کیٚنٛہہ بہٕ تھاوٕ تٔمِس نِش یہِ کھٔٹِتھ بہٕ تھاو کُنے زَنہِ بیٚیہِ تہِ مطلب خانٛدر چھِ آسان مَطلَب ییٚلہِ ہر کانٛہہ چھُ یِوان ہر کانٛہہ چھُ مَطلَب یِوان رِشتہٕ دار چھ یِوان چاہے ویٚڈِنٛگ پارٹی آسیا یا ایٚنگیجمٮ۪نٹہٕ کانٛہہ تہِ مَطلَب فَنٛگشَن چھَ آسان أسۍ چھِ ہر کانٛہہ چھُ مَطلَب اِکے وٹہٕ چھِ مےٚ چھِ سۄ ہن مَطلَب گَژھان پَسَنٛد چھِ انسان چھِ دپان وۅنۍ کَرٕ بہٕ ڈِنَر پَتہٕ کَرٕ بہٕ سُہ مَطلَب کُنے زٔنۍ وۅنۍ بیٚہمہٕ بہٕ الگ وۅنۍ کھیٚمہٕ بہٕ چٮ۪مہٕ بہٕ الگ مےٚ چھَ نہٕ سۄ ہن پَسَنٛد کیٚنٛہہ بہٕ چھَس دپان یہِ بہٕ چھَس سارِنٕے آلَو کَران چاہے کانٛہہ تہِ فَنٛگشَن آسیہ گَرِ ویٚڈِنٛگ آسہِ ویٚڈِنٛگ آسیا ویٚڈِنٛگ فَنٛگشَن آسیا یا ایٚنگیجمٮ۪نٛٹ فنگشَن آسیا کانٛہہ تہِ فنٛگشَن آسیا فیملی فنگشَن آسیا یتھ مَنٛز رِلیٹِوٗز چھِ آسان یتھ مَنٛز فیملی فیملی چھِ آسان یتھ مَنٛز مَطلَب ہمساے چھِ آسان ہر کانٛہہ چھُ آسان مہمان چھِ آسان ٲمٕتۍ مےٚ چھِ نہٕ گَژھان الگ کھیٚون پَسَنٛد کیٚنٛہہ مےٚ چھُ گَژھان تِمنٕے سۭتۍ مطلب بَتہٕ کھیٚون پَسَنٛد چاے چیٚنۍ پَسَنٛد تِمنٕے سۭتۍ أسۍ چھِ رَلہٕ مِلہٕ مَطلَب رلہٕ رَلان أسۍ چھِ أکِس اکھ مَطلَب نالہٕ مٔتۍ کَران مۅنہِ کران پَتہٕ چھِ أسۍ اِکے وٹہٕ بَتہٕ کھیٚوان اِکے وٹہٕ چاے چَوان اِکے وٹہٕ شۅنٛگان نہَ کہِ الگ الگ اَسہِ چھُ یی پسنٛد ہر کانٛہہ گَژھِ مَطلَب بیٚیِس سۭتۍ تہِ ٹھیٖک پَکُن بیٚیِس سۭتۍ تہِ کھیٛاناوُن چاناوُن نہَ کہِ کُنسٕے زٔنِس